پانٛژھ تِم نَمبر یِم دہ پٮ۪ٹھ دہَن لَچھن تام چھِ یِوان اَتھ منٛز چھُ یِوان وُہ ساس پانٛژھ ہَتھ بیاکھ چھُ یِوان شیٖتھ ساس پانژھ ہَتھ دُنَمَتھ بیاکھ چھُ یِوان زٕ لَچھ پانژھ وَنزہ ساس پانٛژھ ہَتھ بیاکھ چھُ یِواان سَتھ لَچھ سَتھ سَتَتھ ساس ٲٹھ شیٚتھ اَکہٕ وُہ بیاکھ چھُ یِوان نَو لَچھ دُنَمَتھ ساس نَو شَتھ اَکہٕ ہٲٹھ